ہیٚلو وعلیکُم سَلام اَہَن حظ ٹھیٖک پٲٹھۍ اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو ٹھیٖک اَہَن حظ ٹھیٖک پٲٹھۍ اَسہِ حظ ٲس یِتھٕ پٲٹھۍ پرٛابلِم چھِ سِکنَس نا اَتھ چھِ نیرَن وۄزٕلۍ دانہٕ وانہٕ بیٚیہِ خۄشکی وۄشکی آسان بُتھِس بُتھِس حظ بیٚیہِ سٲری نیرن اَتھ گٔے شےٚ رِٮ۪تھ دوا کھیوٚو واریاہ نہَ حظ کِہیٖنٛۍ نہٕ نہَ حظ گۄڈٕنِکۍ پھِرِ

نہَ تیٛوٗتاہ نہٕ کیٚنٛہہ

ہے موٚزوٗرۍ حظ کَران

اَہَن حظ اَوا اَوا